یِم پٔلانٹٔس لاگان چھِ کریٖپٲرٕس یا کریپٲرٕس یا پٔلانٹٔس لاگان چھِ اَلہٕ کُل چھِ أسۍ لاگان دالہِ کُلۍ چھِ أسۍ وَوان یا یِتھَے کَنِتھ چھِ أسۍ مَٹر چھِ أسۍ وَوان تھل چھِ أسۍ لاگان یہِ تہِ چھ یِوان پٔلانٹَس منٛز یِتھَے کنیتھ ژوٗنٹۍ کُلۍ چھِ أسۍ لاگان بادام کُلی چھِ أسۍ لاگان یا یِتھے کَنیتھ یِمہٕ ژیرٕ کُلۍ ژٕنَن کُلۍ چھِ أسۍ لاگان یِم چھِ تِم کُلۍ یِم أسۍ لاگان چھِ یا ٹَنگہٕ کُلی چھِ أسۍ بادام کُلۍ چھِ أسۍ لاگان یا یِتھے کنیتھ مَکٲے چھِ أسۍ وَوان مکٲے چھِ کھسان تَتھ یِتھَے کَنیتھ پٔتھرِ اَل یِم پٔتھرۍ کانجہِ پَکان چھِ تٕم چھِ أسۍ لاگان یا مونگ چھِ أسۍ وَوان یا تِلہٕ گۄگُل چھِ أسۍ وَوان تَمیُک کُلی چھِ کھسان پَتہٕ چھُ تَتھ بیول نیران یا یِتھے کنیتھ چھِ أسۍ لاگان بَمب ژوٗنٹۍ کُلۍ چھِ أسۍ لاگان تِمَن چھُ ژوٗنٹھٕے آسان تَمہِ آیہِ سُہ خۄشُک ژوٗنٹھ سُے چھِ أسۍ تِم کُلۍ چھِ أسۍ لاگان اَمریکَن کُلۍ چھِ أسۍ لاگان یِتھَے کَنَتھ تِم اِٹلی کُلۍ چھِ أسۍ لاگان یِتھ کَنۍ چھِ أسۍ واریاہ کُلۍ لاگان یِم ہاکہٕ کُلی چھِ أسۍ لاگان یا یِتھَے کٔنیتھ مَرژوانگَن کُلۍ چھِ أسۍ لاگان گۄگجہِ بیول چھِ أسۍ وَوان تَتھ چھِ کھسان پَتہٕ گۄگجہِ تِم کُلی یا یِتھَے کَنۍ واریاہ واریاہ کُلۍ یا گازرِ چھِ أسۍ وَوان یِم چھِ واریاہ پٔلانٹس یِم أسۍ گرو أسۍ چھِ گرِ تہِ کران یا باقیٚن گورمینٹ چھِ واریاہ واریاہ کُلی تہِ گرو کرناوان پَتہٕ کٕنان تِم